گۄڈٕنیٚتھ چھِ أسۍ گنٛڈٕ اَنان تِم چھِ أسۍ نَکراوان تِم ییٚلہِ گنٛڈٕ کَتراوان چھِ پَتہٕ چھِ أسۍ رُہن اَنان تَتھ چھِ أسۍ پیٚسٹ بناوان پَتہٕ چھِ تیٖل اَنان تروو چھٔلۍ گنٛڈٕ تروو تیٖلس منٛز یِم گنٛڈٕ ییٚلہِ تیٖل اصٕل پٲٹھۍ چُھ یِوان اَدٕ چھِ أسۍ گنٛڈٕ تراوان تَتھ منٛز پتہٕ ییٚلہِ گنٛڈٕ اَصٕل پٲٹھۍ چُھ یِوان تراون چھِ أسۍ اَتھ رُہن مۄکلو رُہن ترٲیِتھ پَتہٕ چھِ أسۍ اَنان کیٚاہ سَبزی آسہِ رَنٕنۍ سُہ چھِ اَسہِ کَٹ کَران سۄ سَبزی پَتہٕ چھےٚ تراون أسۍ سۄ گنٛڈَس سۭتۍ پَتہٕ چھِ أسۍ اَنان مَرژٕواگَن لیٚدٕر نون بٲدیان سَبٕز بڑٕ ٲلہٕ تہٕ تراوان چھِ أسۍ تَتھ منٛز یُتھٕے سُہ پتہِ چھِ أسۍ اَصٕل پٲٹھۍ تَیار کَران پَتہٕ چُھ سون وجٹیبٕل ریٚڈی روزان